ییٚلہِ مےٚ گۄڈٕنِکۍ پھرِ آسہِ کیٚنٛہہ رنُن سَپوز مےٚ چھُ کۄکُر رنُن بہٕ کرٕ سارمز گۄڈٕ پرٛفر گریُک کانٛہہ بٲژ تٔمِس وَنہٕ بہٕ یَتھ کیٛاہ چھُ کَرُن برونٛہہ یتھ کیٛاہ بیٚیہِ روزٕ بہٕ واریاہ ایٚکسایٹِڑ ساروز گۄڈٕ یوٗت توٗت بہٕ کرٕ نارمَل رننٕچ کوٗشِش یوٗت توٗت روزٕ بہٕ نارمَل اَگر مےٚ کیٚنٛہہ رَنُن آسہِ گۄڈٕ زیادٕ مَسالہٕ تراوٕ زیادٕ نہ تراوٕ کَم نہ نوٗن تراوٕ زیادٕ نہ تراوٕ کَم آرام سان سِمپٕل تھِنگٕس چھَ نارمَل چیٖز یِتھ پٲٹھۍ رَنان چھِ تِتھٕے پٲٹھۍ کرٕ بہٕ ٹریٚے یہِ مےٚ یوٗٹوٗب پٮ۪ٹھ وُچھ بہٕ نہ کانٛہہ شیٚف کرن بہٕ پرٛفر نارمل یِتھ پٲٹھۍ مےٚ تَگہِ بہٕ کرٕ تِتھٕے پٲٹھۍ